اَسَلامُ علیکُم اِنڈیاہَس منٛز اگر أسۍ کَتھ کَرو ییٚتہِ چھِ واریاہ نٔے چیٖز آمٕتۍ نَیہِ چینٛجہِ چھِ آمژٕ تبدیٖلی یِم آمژٕ چھِ تِمو منٛز اگر أسۍ وٕچھو زیادٕ چھَنہٕ پَے کینٛہہ وٕنہِ پاسٹ تیٖتۍ ہَن ڈِکیڈَن ہٕنٛز مگر ہِسٹرٛی ییٚمہِ گٔڑۍ أسۍ وٕچھان چھِ پٔتِم یا ییٚمہِ گٔڑۍ أسۍ وٕچھان چھِ پنٛنٮ۪ن پرٛانٮ۪ن وانٮ۪ن نِش بوزان چھِ تہٕ واریاہ چینٛج چھِ ٲمٕژ جابَن ریٚلِوٮ۪نٛٹ یا روزگارَس ریٚلِوٮ۪نٛٹ کِتھ پٲٹھۍ کیٛاہ ٲس کَران برونٛٹھ اگر أسۍ وٕچھو بروںٛٹھ ٲسۍ آسان بدل بدل طریٖقو ٲس کماوان روزگار بدل قٕسٕم جاب ٲسۍ آسان خاص کر ییٚلہِ وۄۍ کانٛہہ مُلٲزِم لَگہِ ہہ سُہ اوس یِہٕے نوکری کَران سکوٗلَس منٛز لَگہِ ہا ٹیٖچَر یا بیٚیہِ کینٛہہ یی یا اوس آسان زیادٕتَر مگر وٕنۍکٮ۪ن اگر أسۍ وٕچھو وٕنۍکٮ۪ن چھِ خاص کَر اگر أسۍ پنٛنہِ مُلکٕچ کَتھ کَرو دُنہیٖکۍ قٕسمَن ہٕنٛدۍ جاب چھِ اگر وٕچھو أسۍ گۄڈنِچ یہِ ساروے منٛز اہم یۄس مےٚ باسان چھِ ییٚمہِ سۭتۍ واریاہَن دُنہیٖکٮ۪ن لُکَن روزگار مِلیو سۄ چھِ مےٚ باسان ییٚتِچ بالیٖوُڈ اِنڈَسٹِرٛی یُس مۄمبیہِ منٛز چھِ وٕنۍکٮ۪ن بالیٖوُڈ اِنڈَسٹِرٛی تَتھ منٛز چھُ لَچھِ بٔدی لٔکھ چھِ سٮ۪ٹٕل گژھان تَتھ منٛز اگر وٕچھو تَتھ منٛز چھِ الگ الگ چیٖزَن الگ الگ ٹیلٮ۪نٛٹ چھِ آسان یِمَن نٕز کُنہِ جایہِ جایی ٲس آسان تِمو لوگ تَتہِ پَنُن ٹیلٮ۪نٛٹ ہاوُن پَنُن فَن ہاوُن پَنٕںۍ رٕتۍ رٕتۍ چیٖز پَںٕںۍ ہاوٕنۍ یِم اٮ۪کٹَر چھِ اٮ۪کٹَرٛس چھِ ہیٖرانہِ چھِ ہیٖرو چھِ سٲری چھِ پَنٕںۍ جَلوٕ ہاوان پَنُن ٹیلٮ۪نٛٹ ہاوان پَنٕںۍ آٹ ہاوان یِمَن نہٕ توٚتام جایا وایا ٲس کِہیٖنۍ لاسٹیوٕ پٔتۍمیو مطلب نہٕ نَمتَس منٛز یا زٕ ساسَس منٛز زٕ ساسکِس ڈِکیڈَس منٛز زٕ ساس دَہ پٮ۪ٹھ زٕ ساس وُہ پٮ۪ٹھ یہِ وٕچھو تہٕ تَنہٕ پٮ۪ٹھ ووت اَتھ بالیٖوُڈ اِنڈَسٹِرٛی ہُنٛد روٗد اہم رول جاب پٕلے کَرنَس منٛز اگر أسۍ وٕچھو سِنٛگَر یِم ٲسۍ یِمَن گٮ۪وَن وٲلۍ ٲسۍ وَنان تِمَن اوس نہٕ آسان نہ سماجَس منٛز عزت نہ کینٛہہ سُہ اوس باسان یِہٕے عجیٖب کارخانہ ہیوٗ مگر یَنہ پٮ۪ٹھ یہِ بالیٖوُڈ اِنڈَسٹِرٛی منٛز آے تَنہٕ پٮ۪ٹھ چھُ یہِ باسان یِہٕے اَکھ فَن ہیوٗ آٹ ہیوٗ توٚتام اوس باسان یہِ کیٛاہ کَران یِم گٮ۪وان کینٛہہ تامَتھ یہِ چھُنہٕ اَصٕل کینٛہہ یہِ چھُنہٕ رُت چیٖز کینٛہہ تِمَن اوس یِوان نِچہِ نظرِ وٕچھنہٕ سماجَس منٛز یَنہٕ پٮ۪ٹھ یہِ بالیٖوُڈ اِنڈَسٹِرٛی آے تَتھ منٛز چھُ یِوان یِم تِم چھِ ونۍکٮ۪ن باسان تِم سِنٛگَر اگر أسۍ وٕچھو نٔے سِنٛگَر یِم یا پرٛٲنۍ وٕچھو لَتا منٛگیشکَر عاشہ بولسے یا اَلکا یاگنی چھِ یا اُدِت نارایَن چھُ باقٕے باقٕے یِم سِنٛگَر نٔے سِنٛگَر وٕچھو أسۍ یہِ نیہا کَکَر چھِ یِم باقٕے چھِ سِنٛگَر واریاہ سُنیٖدی چوہان چھِ دُنہیٖکۍ وٕنۍکٮ۪ن نٔے سِنٛگَر چھِ تہٕ واریاہ زیادٕ اَصٕل مطلب یَنہٕ یہِ عزت چھُ یِوان تِمَن سماجَس منٛز دِنہٕ گوٚو یِم جاب یِمَن ہُنٛد نہٕ اِنسانَن سوٗنٛچمُتُے اوس یِمَن یِن عزت تہِ دِنہٕ یِم تبدیٖلیہِ آیہِ ہِندُستانَس منٛز یا امہِ پَتہٕ اگر أسۍ جابٕچ کَتھ کَرو باقٕے وٕچھُو کومیڈِیَن یِم چھِ نٔے نٔے جاب وٕنۍکٮ۪ن کامٮ۪ڈی یہِ اوس نہٕ باسان کانٛہہ آٹَے یہِ اوس نہٕ کانٛہہ فَنٕے باسان کیٛاہ یہِ کیٛاہ وَنان جوک بیکلٲزی کَران کینٛہہ تامَتھ سُہ اوس باسان یِہٕے عجیٖبا ہیوٗ مگر یَنہٕ پٮ۪ٹھ وٕچھو تۄہہِ کوٚمٮ۪ڈِیَن آے نٔے نٔے کٔپِل شرما شو چھُ آسان ٹی وی یَس پٮ۪ٹھ تہٕ وٕچھو کۭتیٛاہ کوٚمٮ۪ڈِیَن چھِ آسان تَتہِ یا بھارتی سِنٛگھ چھِ تِژھٕ ہِش کورِ بِچارِ یِمَن باسان اوس أسۍ چھِنہٕ نارمَل کِہیٖنۍ أسۍ چھِ ہُژھٕ أسۍ چھِ یِژھٕ اَسہِ چھَنہٕ ہایٹ کِہیٖنۍ أسۍ چھِنہٕ گُڈ لُکِنٛگ باسان کِہیٖنۍ تہٕ تِمَن چھُ یُس یُس یٔمِس تہِ کانٛہہ فَن چھُ تٔمِس چھِ یِوان تمۍ حِساب جاب دِنہٕ کانٛہہ آٹ چھُ تٔمِس چھُ تمے حِساب یِوان جاب دِنہٕ تہٕ تِمَن چھُ عزت وٕنۍکٮ۪ن یوٗتاہ زیادٕ یِوان دِنہٕ یا یوٗٹیوٗبَر چھِ آسان أسۍ وٕچھو دُنہیٖکۍ یوٗٹیوٗبَر چھِ وٕنۍکٮ۪ن یوٗٹیوٗبَس پٮ۪ٹھ چھِ جاب یِمَن یوٗٹیوٗبَس پٮ۪ٹھ چھِ جاب مِلان دُنیا پونٛسہٕ چھِ تِم کَماوان تہٕ یِم یِم چی جاب آے نٔے نٔے یا أسۍ وٕچھو کَنٹٮ۪نٛٹ رایٹَر چھِ آسان یِم کَنٹٮ۪نٛٹ چھِ لیکھان بیٚیہِ سٕنٛدِ خٲطرٕ یا اگر وٕنۍکٮ۪نٕچ خاص کَر کَتھ کَرو فِرٛیٖلٮ۪نسَرَس پٮ۪ٹھ چھِ یِوان فِرٛیٖلٮ۪نسَر یِم آسان چھِ یِم فِرٛیٖلٮ۪نسِنٛگ کَرن چھِ دُنہیٖکۍ جاب چھِ تَتہِ مِلان اگر کٲنٛسہِ آسہِ کیلیٖگرٛیفی ہُنٛد آٹ سُہ ہیٚکہِ جاب کٔرِتھ اگر کٲنٛسہِ آسہِ یِم ٹایپِنٛگُک آٹ سُہ ہیٚکہِ ٹایپِنٛگ پٮ۪ٹھ کٔرِتھ کینٛہہ ڈاٹا اٮ۪نٹِرٛی یُک آٹ چاہے سُہ ہیٚکہِ ڈاٹا اٮ۪نٹِرٛی کٔرِتھ یا کٲنٛسہِ آسہِ بدل کانٛہہ فوٹوگرٛافی ہُنٛد تہٕ سُہ ہیٚکہِ سۄ کٲم کٔرِتھ یا کٲنٛسہِ آسہِ ٹرٛانَسلیشنُک سُہ ہیٚکہِ ٹرٛانَسلیشَن کٔرِتھ کٲنٛسہِ آسہِ ٹرٛانسکِرٛپشَنُک سُہ ہیٚکہِ ٹرٛانسکِرٛپشَن کٔرِتھ کٲنٛسہِ آسہِ بدل کانٛہہ سُپیٖکِنٛگ ہُنٛد کٲنٛسہِ آسہِ یہِ کٲنٛسہِ چھِ آسان سُہ الگ الگ طریٖقَن ہٕنٛز آواز کَڑنُک آٹ سُہ ہیٚکہِ تمہِ آیہِ کٔرِتھ یہِ تِم جاب یِمَن ہُنٛد نہٕ زانٛہہ سوٗنٛچمُتُے اوس یِمَن تہِ مِلیٛا کُنہِ جاے پہچان تِم جاب چھُ وٕنۍکٮ۪ن مِلان یا کُکِنٛگ ہُنٛد اگر أسۍ وٕچھو کُکِنٛگ ٲس باسان یہِ کیٛاہ چھُ أمِس چھُ تَگان بَتہٕ رَنُن چاے رَنٕنۍ سیُن رَنُن تہٕ پَتہٕ کیٛاہ چھُس تَگان یہِ تَگہِ نا کٲنٛسہِ بَتہٕ رَنُن مگر وٕنۍکٮ۪ن اگر وٕچھو کُکِنٛگ چھِ باسان اَکھ زبردس حِساب اَکھ اگر کٔشیٖرِ ہٕنٛز کَتھ کَرو ییٚتہِ ٕچھُ وٕنۍکٮ۪ن وازوان تِمَن چھُ تیوٗتاہ مطلب ڈِمانٛڈ آسان یا أسۍ وٕچھو کُکِنٛگ پٮ۪ٹھ چھِ شو یِوان تیٖتیٛاہ ٹی وی یَس پٮ۪ٹھ ٲسۍ شو یِوان کُکِنٛگ پٮ۪ٹھ تہٕ تِمَن چھُ واریاہ زیادٕ یِوان عزت دِنہٕ واریاہ پونٛسہٕ چھِ تِم ہٮ۪کان کمٲوِتھ یا بِزنِس چھِ وٕنۍکٮ۪ن تِم کَران یٔمِس کٲنٛسہِ آسہِ تَگان کیک آسہِ تَگان کٲنٛسہِ بَناوُن سُہ کَرِ کیکَن ہُنٛد بِزنِس کٲنٛسہِ تَگہِ آیِس کِرٛیٖم بَناوُن لَڈوٗ بَناوٕنۍ یِمَن چھِ دُنہِچ ڈِمانٛڈ وٕنۍکٮ۪ن یِم چیٖز ہیٚکہِ اِنسان آرام سان کٔرِتھ گَرِ بِہِتٕے یا باقٕے چیٖز چھِ وٕنۍکٮ۪ن دُنہیٖکی یِم وونُن اَتھٕ سۭتۍ بٔنیان ووننہِ یا بدل کینٛہہ اَتھٕ کٲم ٲسۍ کَران تہٕ تِمَن اوس نہٕ باسان اوس یِم چھِنہٕ کانٛہہ جابٕے یِم یِم کامہِ چھِ وٕنۍکٮ۪ن یِوان دِنہٕ تہٕ یا مطلب کٲنٛسہِ چھُ آسان یہِ ٹرٛاوٕل کَرنُک شوق اوس آسان لُکَن دَپَن ٲسۍ یہِ کیٛاہ دَربٕدر گوٚمُت یہِ کیٛاہ ٹرٛاوٕل کَران تٔمِس چھُ وٕنۍکٮ۪ن یِوان الگٕے پہچان دِنہٕ تہٕ وٕنۍکٮ۪ن چھُ واریاہ زیادٕ ٹیوٗرِسٹ گایڈ آسہِ وٕنۍکٮ۪ن ہوٹَل مٮ۪نیجَر آسہِ کانٛہہ تہِ اٮ۪کزِکیوٗٹِو مٮ۪نیجَر آسہِ دُنہیٖکۍ کامہِ چھِ وٕنۍکٮ۪ن دُنہیٖکۍ ٹیلٮ۪نٛٹ چھِ وٕنۍکٮ۪ن تہٕ خاص کر اِنڈیاہَس منٛز اگر أسۍ وٕچھو مےٚ چھُ باسان ساروے منٛزٕ اِمپاٹَنٛٹ یِم آو یَتھ منٛز یہِ جاب واب پرٛووایڈ آے کَرنہٕ سُہ آو بالیٖوُڈ اِنڈَسٹِرٛی سۭتۍ تمہِ سۭتۍ آو سیوٚدُے ریٚولیوٗشَن اَکھ آٹَس منٛز آو آ وٕنۍکٮ۪ن چھِ وٕنۍکٮ۪ن چھِ ہٮ۪کان گَرِ بِہِتھ یوٗٹیوٗبَر بٔنِتھ مگر اگر اَز بروںٛٹھ دہ ؤری پنٛداہ ؤری کَتھ کَرٕہَو تِمَن دۄہَن اوس بالیٖوُڈکُے زیادٕ چَلان آسان تہٕ یہِ چھُ مےٚ باسان یِم چھِ اِمپاٹَنٛٹ چیٖز یِم وٕنۍکٮ۪ن مٮ۪نشَن پَزٮ۪ن کَرٕنۍ تہٕ بَس شُکریہ